مےٚ اوس اوترے کوٚرمُت اکھ بوٗٹھ آڈر

ییلہ مےٚ سہُ آڈر کوٚر سہُ اوس باسان واریاہ اصٕل تہ تتھ ٲسۍ رِوِوِز تہ واریاہ تہٕ مےٚ کوٚر سُہ آڈر ییلہ مےٚ سہُ ووت تہ یُتھُے مےٚ سُہ لوگ سُہ اوس واریاہ زیادٕ سُہ کمفٹیبل واریاہ زیادٕ نرم سخت اوس نہٕ سُہ کینہہ تہ بوٗٹھ اوس بَڈٕ نرم زَن اوس انسانس ڈنلوپَس پیٹھ کھور پٮ۪وان تہ مےٚ آو سُہ بَڈٕ پسند تہ بییہ وٕچھ مےٚ سُہ اوس سُہ ہُتھکٔن نہ زیاد تر ٲسِس نہ بوٗٹھ انان تم ٲسۍ آسان بَڈٕ دٔرۍ ٲسۍ تم سخت ٲسۍ تِم آسان تہ ونٛدَس منٛز ٲس کٲم گَژھان تم ٲسۍ پھَٹان پَتہٕ مگر یَتھ گو مےٚ اَز تقریٖبَن اَکھ ؤری چَلاوان اکھ وَندٕ مان ژِ تہ یہ وَندِ پیٹھ چَلوو مےٚ یہِ چھُ بَڈٕ اصۭل بوٗٹھ چھ یہِ تہ مےٚ چھنہ امہِ سۭتۍ کھوٚرَن زَن باسٲنی زن چھُ پھمبَس پیٹھ آسان کھور تہ اَتھ چھُنہِ آب تہِ اَندر گَژھان واٹر پروٗف چھُ یہِ اَتھ چھُنہٕ آب گَژھان اَندر کِہین تہٕ بییہ چھُ اتھ کَلَر تہ بَڈٕ جان رنگہٕ ہان تہ چھس بَڈٕ جان تہ ییٚمہِ حِسابہٕ اگر أسۍ وٕچھو کہِ پتہ وَنو أسۍ نہ تیٚلہ آسہِ یہِ دروٚگ نہ نہ نہ نہ دروٚگ چھُنہٕ یہِ بِلکُلے کِہینۍ بَڈِ أفوڈیبِل پرایس چھُ یُس اکھ آم انسان أنِتھ ہیٚکہ مےٚ چھُ یہِ واریاہ اصل قۭمتَس پیٹٔھ اونمُت یُس نہِ بہ چھَسنہِ زیاد دروٚگۍ بوٗٹھ انان کِہینۍ بَڈٕ سروٚگۍ بوٗٹھ شیٚیہِ سَتہِ ہَتہِ چھَس بہٕ بوٗٹھ انان تہ شٮ۪ن سَتَن ہَتَن اندر اندر چھ یہ بوٗٹھ ہان تہِ پیٚمٕژ تہ وَندِ دراو مےٚ اتھ بَڈٕ اصٕل چھُ یہ بَڈٕ جان رَنگہٕ ہان تہ چھس واریاہ اصِل تہ بہ چھس یہِ رِوِو تَوَے دِوان تاکہ بیاکھ تہِ ہیٚکہ یہ أنِتھ تہ یہ چھ بَڈِ جان بوٗٹھ ہان تہ اصٕل لٔج مےٚ کَلرٕہان تہ چھ بَڈٕ خۄش کران انسانس